ییٚمہِ ساتہٕ اَسہِ کانٛہہ تہِ چیٖز رَنُن آسہِ أسۍ چھِ تَمہِ ساتہٕ سُہ بانہٕ استعمال کَران فار اٮ۪گزامپٕل اگر اَسہِ ہاکھ آسہِ رَنُن ہاکہٕ خٲطرٕ ہاکھ چھِ أسۍ أکِس سِمپٕل لیٚجہِ منٛز رَنان وۄنۍ اگر اَسہِ ماز آسہِ رَنُن ماز ہٮ۪کو نہٕ أسۍ لیٚجہِ منٛز رٔنِتھ کِہیٖنۍ تِکیٛازِ ماز چھِ دوٚر آسان أسۍ چھِ سُہ تَوَے أکِس پرٛٮ۪شَر کُکرَس منٛز رَنان تِکیٛازِ تَتھ منٛز چھِ تَتھ سِٹیٖم زٕ ژور لَگان تَتھ منٛز چھُ سُہ جلدی جلدی سٮ۪نان ہاکھ چھِ أسۍ اَمہِ باپَتھ أکِس لیٚجہِ منٛز رَنان تِکیٛازِ سُہ چھُنہٕ زیادٕ دوٚر آسان کیٚنٛہہ سُہ چھُ جلدی سٮ۪نان اگر اَسہِ کۄکُر آسہِ رَنُن کۄکُر تہِ ہٮ۪کو أسۍ آرام سان لیٚجہِ منٛز رٔنِتھ مگر مازٕ خٲطرٕ چھُ اَسہِ ضٔروٗری پٮ۪وان اکھ پرٛٮ۪شَر کۄکُر اِستعمال کَرُن تِکیٛازِ ماز چھُ واریاہ دوٚر آسان یہِ ماز چھِ أسۍ اَمہِ باپَتھ پرٛٮ۪شرَس منٛز رَنان أسۍ چھِ یہِ پرٛٮ۪شَر کُکرَس منٛز ترٛاوان اَتھ چھِ أسۍ سِٹیٖم زٕ ژور دِوان تہٕ یہِ چھِ اَصٕل پٲٹھۍ تَیار گژھان یا اَسہِ آسہِ دال رَنٕنۍ دال تہِ ہٮ۪کَو نہٕ أسۍ پرٛٮ۪شَر کُکر وغٲر رٔنِتھ کِہیٖنۍ تِکیٛازِ اَگر أسۍ دال أکِس لیٚجہِ منٛز رَنو سۄ چھَنہٕ سٮ۪نان کِہیٖنۍ سۄ چھےٚ دٔر روزان تِکیٛازِ چاہے رَزما دال آسہِ چھولہٕ دال آسہِ مۄنٛگہٕ دال آسہِ سُہ تہِ چھِ أسۍ کتھ مَنٛز پرٛٮ۪شَر کُکرَس مَنٛز رَنان سۄ چھِ أسۍ اَمہِ باپَتھ پرٛٮ۪شَر کۄکرَس منٛز رَنان تِکیٛازِ سۄ تہِ چھےٚ دٔر آسان لیٚجہِ منٛز چھَنہٕ سۄ سَنان کِہیٖنۍ ییٚلہِ أسۍ پرٛیٚشرَس منٛز تَتھ سِٹیٖم زٕ ژور چھِ دِوان تَتھ مَنٛز چھِ سۄ اَصۭل پٲٹھۍ سٮ۪نان اگر اَسہِ فار اٮ۪گزامپٕل آسہِ پھُلگوٗپی بَنٛدگوٗپی رَنُن سُہ چھِ أسۍ آرام سان ہٮ۪کان لیٚجہِ مَنٛز رٔنِتھ وۄنۍ اَگر اَسہِ ماز آسہِ رَنُن رَزما دال آسہِ رَنٕنۍ چھولہٕ دال آسہِ رَنٕنۍ مۄنٛگہٕ دال آسہِ رَنٕنۍ تَمہِ خٲطرٕ چھِ اَسہِ ضٔروٗری پٮ۪وان پرٛٮ۪شَر کُکَر استعمال کَرُن تِکیٛازِ یُس یہِ ماز چھُ آسان یہِ چھُ واریاہ دوٚر آسان أسۍ اگر یہِ لیٚجہِ منٛز چھِ رَنان لیٚجہِ منٛز چھُنہٕ یہِ سٮ۪نان کیٚنٛہہ اَسہِ چھِ یہِ ضٔروٗری پٮ۪وان پرٛٮ۪شرَس منٛز ترٛاوُن پَتہٕ چھِ اَتھ پٮ۪وان چیٖکہٕ زٕ ژور اَسہِ دِنۍ ییٖتِس کالَس یہِ اَصۭل پٲٹھۍ سیٚنہِ پَتہٕ چھِ ہٮ۪کان یہِ آرام سان یِتھ کٔنۍ اَتھ منٛز لیٚجہِ منٛز رٔنِتھ وۄنۍ اگر اَسہِ رَزما دال آسہِ رَنٕنۍ یا آسہِ مۄنٛگہٕ دال رَنٕنۍ نَتہٕ آسہِ چھولہٕ دال رَنٕنۍ سۄ تہِ چھِنہٕ أسۍ ہٮ۪کان لیٚجہِ منٛز رٔنِتھ کیٚنٛہہ سۄ تہِ چھِ اَسہِ ضٔروٗری پٮ۪وان کَتھ منٛز رَنٕنۍ پرٛٮ۪شَر کۄکرَس مَنٛز تِکیٛازِ اَگر أسۍ سۄ دال لیٚجہِ منٛز چھِ رَنان سۄ تہِ چھَنہٕ سٮ۪نان کیٚنٛہہ سۄ چھِ روزان دٔرۍ اگرَے أسۍ کتھ مَنٛز چھِ رَنان پرٛٮ۪شَر أسۍ چھِ تتھ چیٖکہٕ زٕ ژور دِوان سۄ چھِ اَصۭل پٲٹھۍ سٮ۪نان تہٕ آرام سان چھِ یِوان سۄ کھٮ۪نہٕ أسۍ چھِ دالہِ خٲطرٕ مازَس خٲطرٕ پرٛٮ۪شَر کُکَر اِستعمال کَران وۄنۍ اگر اَسہِ کۄکُر آسہِ رَنُن ہاکھ آسہِ رَنُن پھُلگوٗپی آسہِ رَنُن بنٛدگوٗپی آسَن رَنٛنہِ ٲلوٕ آسَن رَنٕنۍ گازرِ آسَن تَمہِ خٲطرٕ چھِ أسۍ لیٚجہِ اِستعمال کران أسۍ چھِ سُہ کَتھ منٛز رَنان لیٚجہِ منٛز تِکیٛازِ تِم چھِنہٕ زیادٕ دٔرۍ آسان کیٚںٛہہ تِم چھِ آرام سان لیٚجہِ منٛز سٮ۪نان وۄنۍ اگر اَسہِ ماز آسہِ رَنُن رَزما دال آسہِ رَنٕنۍ مۄنٛگہٕ دال آسہِ رَنٕنۍ چھولہٕ دال آسہِ رَنٕنۍ أسۍ چھِ تَمہِ خٲطرٕ پٮ۪وان پرٛٮ۪شَر کُکَر ضٔروٗری استعمال کَرُن تِکیٛازِ اگر أسۍ یہِ ماز یا رَزما دال مۄنٛگہٕ دال چھولہٕ دال لیٚجہِ منٛز رَنو یہِ چھَنہٕ سٮ۪نان کِہیٖنۍ تَوَے چھِ پٮ۪وان اَسہِ اَمہِ خٲطرٕ ضٔروٗری پرٛٮ۪شَر کۄکَر استعمال کَرُن ہُتھ منٛز چھَنہٕ یہِ لیٚجہِ منٛز سٮ۪نان کِہیٖنۍ اگر اَسہِ کۄکُر آسہِ رَنُن ہاکھ آسہِ رَنُن ژامَن آسہِ رَنٕنۍ پھُلگوٗپی آسہِ رَنُن بَنٛدگوٗپی آسہِ رَنُن گازرِ آسَن رَنٛنہِ تَہٕنٛدِ خٲطرٕ چھِ اَسہِ پٮ۪وان ضٔروٗری لیٚج یوٗز کَرٕنۍ تِکیٛازِ لیٚجہِ منٛز یِم چھِنہٕ زیادٕ دٔرۍ آسان کیٚنٛہہ تَتھ منٛز چھِ ہٮ۪کان یِم آرام سان سیٚنِتھ وۄنۍ اَگر اَسہِ ماز آسہِ رَنُن چھولہٕ دال آسہِ رَنٕنۍ مۄنٛگہٕ دال آسہِ رَنٕنۍ بَڑٕ ماز آسہِ رَنُن رَزما دال آسہِ رَنُن سۄ چھَنہٕ چَلان اَسہِ لیٚجہِ منٛز اگر أسۍ تَمہِ خٲطرٕ اِستعمال لیٚج کَرو تَتھ منٛز چھُنہٕ سُہ سٮ۪نان کیٚنٛہہ اَگر أسۍ وۄنۍ رَنو تہِ تٔتھۍ سُہ چھُنہٕ آسان کُنہِ کارِ ہُنٛد کِہیٖنۍ سُہ چھُنہٕ کھٮ۪نہٕ یِوان کِہیٖنۍ سُہ چھُ آسان واریاہ دوٚر روٗزمُت تَوَے چھِ اَسہِ پٮ۪وان ضٔروٗری تَمہِ خٲطرٕ پرٛٮ۪شَر کُکَر یوٗز کَرُن چاہے ماز آسہِ رَنُن رَزما دال آسہِ رَنٕنۍ مۄنٛگہٕ دال آسہِ رَنٕنۍ چھولہٕ دال آسہِ رَنٕنۍ تَمہِ خٲطرٕ چھِ اَسہِ پٮ۪وان ضٔروٗری کُس پرٛٮ۪شَر کُکَر یوٗز کَرُن اگر اَسہِ کۄکُر آسہِ رَنُن ہاکھ آسہِ رَنُن بَنٛدگوٗپی آسہِ رَنٕنۍ پھُلگوٗپی آسہِ رَنُن تَمہِ خٲطرٕ چھِ أسۍ آرام سان اَتھ لیٚج ہٮ۪کان اِستعمال کٔرِتھ تِکیٛازِ تِم چھِنہٕ واریاہ زیادٕ دٔرۍ آسان کیٚنٛہہ تِم چھِ ہٮ۪کان أسۍ آرام سان لیٚجہِ منٛز رٔنِتھ وۄنۍ اَگر اَسہِ ماز آسہِ رَنُن چھولہٕ دال آسہِ رَنُن رَزما دال آسہِ رَنٕنۍ مۄنٛگہٕ دال آسہِ رَنٕنۍ سُہ چھِنہٕ ہٮ۪کان أسۍ أکِس لیٚجہِ منٛز رٔنِتھ کِہیٖنۍ تِکیٛازِ سُہ چھُ واریاہ دوٚر آسان اگر أسۍ ماز یا کانٛہہ تہِ دال رَنو لیٚجہِ منٛز سۄ چھَنہٕ کھیٚنۍ لایق روزان کیٚنٛہہ سۄ چھےٚ واریاہ دٔر روزان تَوَے چھِ اَسہِ پٮ۪وان ضٔروٗری ماز چھولہٕ دال رَزما دال یا کانٛہہ تہِ دال اَگر آسہِ سۄ چھےٚ پٮ۪وان ضٔروٗری اَسہِ پرٛٮ۪شَر کُکرَس مَنٛز لاگٕنۍ تِکیٛازِ سۄ چھَنہٕ سٮ۪نان لیٚجہِ منٛز کیٚنٛہہ اَگر اَسہِ ہاکھ آسہِ رَنُن ٲلوٕ آسَن رَنٕنۍ گَنٛڈٕ آسَن رَنٕنۍ پھُلگوٗپی آسہِ رَنُن بنٛدگوٗپی آسہِ رَنُن تَمہِ خٲطرٕ چھِ أسۍ اکھ لیٚج استعمال کٔرِتھ آرام سان تِکیٛازِ تِم چھِنہٕ واریاہ زیادٕ دٔرۍ آسان کیٚنٛہہ سُہ چھُ آرام سان لیٚجہِ منٛز ہٮ۪کان سٔنِتھ وۄنۍ اگر اَسہِ ماز آسہِ رَنُن رَزما دال آسہِ رَنٕنۍ مۄنٛگہٕ دال آسہِ رَنٕنۍ کانٛہہ تہِ دال رَنٕنۍ آسہِ تَمہِ خٲطرٕ چھِ اَسہِ ضٔروٗری پٮ۪وان پرٛٮ۪شَر کۄکُر لاگُن اگر اَسہِ کۄکُر آسہِ رَنُن دال آسہِ رَنٕنۍ کۄکرٕ خٲطرٕ چھِ أسۍ لیٚج یوٗز کَران اگر اَسہِ کۄکُر آسہِ رَنُن ہاکھ آسہِ رَنٕنۍ ٲلوٕ آسَن رَنٕنۍ بنٛدگوٗپی آسہِ رَنُن پھُلگوٗپی آسہِ رَنُن تَمہِ سُہ چھُ ہٮ۪کان أسۍ آرام سان لیٚجہِ منٛز رٔنِتھ تِکیٛازِ سُہ چھُنہٕ زیادٕ دوٚر آسان کیٚنٛہہ سُہ چھُ آرام سان لیٚجہِ منٛز سٮ۪نان وۄنۍ اگر اَسہِ ماز آسہِ رَنُن کانٛہہ تہِ دال آسہِ رَنٕنۍ تَمہِ خٲطرٕ چھِ اَسہِ پٮ۪وان ضٔروٗری پرٛٮ۪شَر کُکَر یوٗز کَرُن وۄنۍ اگر اَسہِ چاے آسہِ کَرٕنۍ چاے چھِ نہ ہٮ۪کو أسۍ پرٛٮ۪شَر کُکرَس منٛز کٔرِتھ نہ ہٮ۪کو أسۍ لیٚجہِ منٛز کٔرِتھ تَمہِ خٲطرٕ چھِ اَکھ أسۍ ہَنٛڈولا پٔتلہٕ اَنان چاے چھِ أسۍ تٔتھۍ منٛز کَران